یِم مےٚ پننہِ یُس مےٚ بچپَن اوس تَمِچ یِم مےٚ لَمہات چھِ تِم تِم آسہٕ واریاہ زیادٕ خوٗبصوٗرت لمہات تِم ٲسۍ یِتھ پٲٹھۍ ییٚلہِ أسۍ شُرۍ ٲسۍ أسۍ ٲسۍ آسان خٲلی گنٛدنس پؠٹھٕے اور ییٚلہِ اسہِ سکوٗل ییٚلہِ اسہِ سکوٗل پؠٹھ واپس ٲسۍ یِوان سکوٗل پؠٹھ ٲسۍ أسۍ واپس یِوَان اپٲرۍ ٲسۍ أسۍ نہرِ پؠٹھ کۄلہِ پؠٹھ گژھان تہٕ کران ٲسۍ سرٛان اور تاپھ اوس یوٗتاہ آسان یُس سون سُہ کۄلہِ ہُنٛد سُہ سوٚتھ اوس سُہ اوس خام سوٚتھ تتھ بیٚیہِ أسۍ سران یوٗت ٲسۍ أسۍ سران کران پتہٕ ٲسۍ أسۍ تۭر لگان اور پتہٕ ٲسۍ أسۍ تتھ لسہِ منٛز ڈُل گٕنۍ دِوان تہٕ دِوَان تاپھ اور پتہٕ ٲسۍ أسۍ کھالان رَب تتھ ٲسۍ بناوان رَبہِ تماش تِم رَبہِ تماش ٲسۍ پھاٹناوَان واپس یتھ منٛز اتھ سوٚتھسِ پؠٹھ اور دِوَان ٲسۍ پانہٕ ڈُلۍ گٔنۍ وٕچاپھ آسن اتھ لسہِ منٛز تمہِ پتہٕ ٲسۍ أسۍ کٲم کران تَمہِ پتہٕ ٲسۍ أسۍ کران بیٚیہِ تہِ سرٛان تہٕ نیران ٲسۍ پتہٕ ٲسۍ اَپٲری چرکھَس نیران ٲسۍ یِمَن باغَن واگَن منٛز کھؠوان ٲسۍ ژَیرٕ ژوٗنٛٹھۍ اور کھسان أسۍ بال وال یِوان ٲسۍ بیٚیہِ واپس تَمہِ پَتہٕ ٲسۍ أسۍ کٲم کران ییٚلہِ أسۍ واپس ٲسۍ یِوان اورٕ اسہِ ٲسۍ مطلب ٲسۍ یِوان گرٕ تہٕ پتہٕ اوس نہٕ فِکرِ ترَن نِنٛدٕر کپٲرۍ ٲسۍ پؠوان اور بیٚیہِ ٲسۍ أسۍ أسۍ ٲسۍ أسۍ مطلب أسۍ ییٚلہِ أسۍ لکٕٹۍ ٲسۍ أسۍ ٲسۍ گنٛدَان أسۍ ٲسۍ گنٛدَان سایِکَل ٹٲرَن تتھ ٲسۍ لوٗر لاگَان پٔتۍ کِنۍ تہٕ اوس سُہ رَبَڑ آسان تہٕ پکناوان ٲسۍ آسان أسۍ تِم سایِکَل ٹٲر کوچہٕ پتہٕ کوچہٕ أسۍ ٲسۍ آسان واریاہ دوس أسۍ ٲسۍ گژھان تِم سایِکَل ٹٲر پَکناوَان پَکناوَان واریاہ دوٗر ٲسۍ أسۍ گژھان تہٕ گنٛدَان ٲسۍ أسۍ أسۍ کرَان أسۍ مٔستی تہٕ بیٚیہِ ٲسۍ أسۍ مطلب أسۍ بناوَان أسۍ یِم رَبَڑ چَپنہِ چھِ تِم ٲسۍ أسۍ ژٹَان اور تِمَن ٲسۍ أسۍ ٹٲر بناوَان رَبروٗ رَبروٗ ٹٲر ٲسۍ بناوَان تَتھ ٲسۍ ترٛاوَان تار منٛز پٔتۍ کِنۍ اوسُس گُلۍ کوٗز بٲتٕل لاگَان اور پکناوَان ٲسۍ تِم ٲسۍ گاڑِ اور تِم تِم گاڑِ اوس سانہِ خٲطرٕ زَن آسَان واریاہ بٔڑ اکھ دولت اور أسۍ ٲسۍ نیرَان پنٕنۍ یار دوس نیرَان ٲسۍ أسۍ یپٲرۍ مطلب پھیرَان ٲسۍ أسۍ سڑکو کِنۍ تِم گاڑِ ٲسۍ أسۍ چلاوَان اور بیٚیہِ ٲسۍ أسۍ کٲم کرَان ییٚلہِ تہِ یُس اَسہِ سُہ سون بچپَن اوس تہٕ أسۍ ٲسۍ پانہٕ ؤنۍ اژَن کُچَھن وٕچھَان منٛز اور کُچھَن منٛز ٲسۍ أسۍ گِنٛدَان تِمَن تِمَن بانَن بانہٕ ٲسۍ ٹھانٛڈ ٲسۍ آسَان باقٕے چیٖز ٲسۍ آسَان اوس گِنٛدَان ٲسۍ بانَن تہٕ گِنٛدَان ٲسۍ بانَن بیٚیہِ ییٚلہِ أسۍ ییٚلہِ بَچپَن اوس اَسہِ تمہِ ساتہٕ ٲسۍ أسۍ واریاہ کھیل کوٗد کرَان اکھ کھیل کوٗد چھِ چِلہٕ گَرمان تہِ چِلہٕ گرمان چھِ یِتھ پٲنٛٹھۍ آسَان زِ أسۍ چھِ تَتھ پؠٹھ یِم کَترِ چھِ کَترِیٚو بانہٕ چھِ آسَان میژِ ہِنٛدۍ بانہٕ چھِ آسَان ییٚلہِ تِم پَیَن چھِ اِنسان تتہِ تَتھ چھِ بنَان کَتٕر اور تِم کَترِ ٲسۍ أسۍ سۄمبران تِمَن ٲسۍ أسۍ گول دِوَان گولَس منٛز ٲسۍ تِم ٲسۍ پٕھٹراوان اور گول شَکٕل ٲسۍ تِمَن ٲسۍ دِوَان اور گول شکل ٲسۍ دِوَان اور بناوَان ٲسۍ ژور پانٛژھ تِم کترِ تَمہِ پتہٕ ٲسۍ أسۍ انَان دَجوٗ بال دَجوٗ بالہِ پؠٹھ اوس پتہٕ ٲسۍ تَتھ آی کرَان اور اگر تِم پے ہَن تہٕ بیٚیہِ ٲسۍ أسۍ کینٛہہ بوچ آسان بوچ ٲسۍ آسَان مطلب واریاہ لٔڑکہٕ ٲسۍ گرُپ ٲسۍ بناوَان پانہٕ وَنۍ اگر تِم پیٚیہِ ہَن تَمہِ پتہٕ آسہٕ تِم کَترِ پؠوان واپَس تُلنہِ واپَس آسہٕ تِم پؠوَان مطلب تِتَھے سٕٹَیپ باے سٕٹَیپ یعنے کہِ کَترِ پؠٹھ کَتٕر ہِیوُر تھاونہِ تہٕ اور سۄ ٲس سُہ اوس روزَان سا سۄ سٲنۍ سۄ گیم کنٹِنیو اگر تَتھ دوران کٲنٛسہِ سۄ بال یی ہا کٲنٛسہِ تہِ بُوچَس یی ہا بال تہٕ تیٚلہِ ٲسۍ سٲنۍ گیم أتھۍ سۭتی مۄکلان تہٕ اگر نہٕ تہٕ تیٚلہِ اوس سٲنۍ گیم روزَان چالو بیاکھ گیم ٲس ٲسۍ یِتھ پٲٹھۍ لٔٹھکہِ لٔٹھِس تہِ ٲسۍ أسۍ گِنٛدان تتھ ٲسۍ أسۍ اَٹَس کھالان أکِس اَکھ مطلب ییٚلہِ أسۍ گنٛدان ٲسۍ لٔٹھکہِ لٹھِس پتہٕ ٲسۍ اَٹَس کھالان اگر ییٖتیٛاہ پھٔلۍ ٲسۍ پَتہٕ یوٚتانۍ سۄ باز مۄکلی توٚتان ٲسۍ ہُم سوارِ چؠوان ہُمَن باقیَن اور بیٚیہِ ٲسۍ أسۍ بیٹَس تہِ گنٛدان گژھان ٲسۍ دوٗر کِرکٹ گنٛدنہِ مطلب باقیَن ٹیٖمَن سۭتۍ یِم باقٕے پٕلیر ٲسۍ آسان تہٕ گژھان ٲسۍ توٗرۍ توٗر واریاہ زیادٕ دوٗر گنٛدنہِ اور یِوَان ٲسۍ تورٕ تھٔکِٹ پھٕٹِتھ تہٕ یُس اَتھ اسہِ مطلب اوس یُس اَسہِ مطلب یہِ اوس مطلب یِم چیٖز ٲسۍ اتھ رُت بناوَان سُہ اوس سٲنۍ یِم اسہِ پانہٕ ؤنۍ ٹیٖم ٲسۍ یِم أسۍ مطلب فرینٛڈ سٔرکٕل اوس یُس اَسہِ پانہٕ ؤنۍ دو دوس ٲسۍ اَتھ اوس سُے چیٖز رُت اکھ سٕپَیشَل چیٖز بناوان سۄ ٲس یِتھ پٲٹھۍ زِ ییٚتہِ تہِ أسۍ گژھو کُنُے زوٚن ٲسۍ نہٕ أسۍ گژھان کینٛہہ یَس تہِ أسۍ گیم گِنٛدٕ ہا کُنے زَنۍ ٲسۍ نہٕ گِنٛدان کینٛہہ یہِ تہِ ٲسۍ کَرٕ ہاو کُنہِ زٔنۍ ٲسۍ نہٕ کَرٕنۍ کینٛہہ تہِ یہِ تہِ ٲسۍ کھؠمہٕ ہاو کُنہِ زٔنۍ ٲسۍ نہٕ کھؠوٲنی سٲری ٲسۍ رٔلِتھ مِلِتھ روزان اور سُہ اوس اَتھ اَکھ سٕپَیشل چیٖز بنان اَکھ رُت چیٖز اوس سُے بناوَان زِ أسۍ ٲسۍ اِکےِ وۄٹھ ہمیشہٕ آسان